یِم اَسہِ گۄڈٕنٮ۪تھ ٲسۍ برٛونٛٹھ مطلب داہ پنٛداہ ؤری لگ بگ وُہ ؤری برٛونٛٹھ یِم فون ٲسۍ استعمال کران تِم ٲسۍ فون کہِ تِمو منٛز ٲسۍ نہٕ أسۍ زیادٕ ہٮ۪کان تِمو منٛز سٕپیس زیادٕ کہِ أسۍ تھاوہو تِمن منٛز کیٚنٛہہ ڈاکیوٗمٮ۪نٛٹٕس تِم سیو کٔرِتھ یا پِکچٲرٕس تِم ٲسۍ نہٕ تیٖتیٛاہ زیادٕ اَصٕل کیٚنٛہہ یِمن أسۍ کَرنٛٹلی آز یِم اَسہِ سُماٹ فون چھِ یِمَن منٛز چھِ مٮ۪مری واریاہ زیادٕ یِمَن منٛز چھِ أسۍ ہٮ۪کان واریاہ زیادٕ پی ڈی اٮ۪فٕز اَگر اَسہِ پنٛنہِ سٕٹٮ۪ڈی خٲطرٕ آسہِ ضوٚرَتھ سُہ ہٮ۪کان چھِ أسۍ سیو کٔرِتھ یا پِکچٲرٕس کُنۍ جایہِ چھِ أسۍ پِکنِک سٕپاٹَن پٮ۪ٹھ گژھان یا فیملی سۭتۍ فنٛگشَن چھِ آسان کیٚنٛہہ تَمہِ ساتہٕ چھِ أسۍ پِکچٲرٕس یِم تُلان چھِ أسۍ تِم چھِ أسۍ تھاوان تَتھ منٛز سیو تہٕ بیٚیہِ چھِ أسۍ آز یُس یہِ اِنٹَرنٮ۪ٹ مطلب نٮ۪ٹؤرک کَنٮ۪کشَن چھِ ایز کَمپِیٲڈ ٹُہ یِم ٲسۍ گۄڈٮ۪تھ مطلب واریاہ برٛونٛٹھ کال ساتہٕ چھِ ٲسمٕژ مطلب واریاہ حظ کَم نٮ۪ٹؤرٕک کَتھ چھَنہٕ ٲسمٕژ سیوٚد گژھان یا نٮ۪ٹ چھِنہٕ اوسمُت چَلان تیوٗتاہ فاسٹ کیٚنٛہہ مطلب ٹوٗ جی اوس تَمہِ دۄہ چَلان اَگر وۄنۍ أسۍ آز وٕچھو آز یُس ٹُونٹی ٹوٗ زیٖرو ٹوٗ تھرٛیٖیَس منٛز چھِ چَلان آز چھِ اَسہِ نٮ۪ٹؤرٕک واریاہ زیادٕ مِلان تہٕ بیٚیہِ چھِ اَسہِ اِنٹَرنٮ۪ٹ فور جی چَلان مطلب اِوٕن کہِ فایِو جی تہِ چھُکھ لانٛج گوٚمُت اَسہِ چھِ اِنٹَرنٮ۪ٹ فٮ۪سَلٹی مطلب واریاہ زیادٕ فاسٹ چَلان کہِ تہٕ یۄس بہٕ چھَس سِم کَران یوٗز بہٕ چھَس کَران اِیَرٹٮ۪ل سِم یوٗز تہٕ اِیَرٹٮ۪ل تہٕ بہٕ چھَس رٮ۪تَس مہٕ رٮ۪تَس لگ بگ ٹوٗ تھٔٹی نایِن یُس پیک چھُ وَن جی بی پٔر ڈے چھِ تَتھ کالِنٛگ اَنلِمِٹٕڈ بہٕ چھَس أسۍ چھِ سُہ یوٗز کَران تہٕ تَتھ منٛز چھُ اَسہِ وَن جی بی پٔر ڈے یِوان ڈیٹا تہٕ یُس اَسہِ یہِ چھِ کالِنٛگ چھِ تَتھ اَنلِمِٹٕڈ فار تھٔٹی ڈیٚیِز تہٕ بہٕ چھَس سُے پیک کَران یوٗز